اسلامُ علیکُم ورحمتہ اللہِ وبرکاتہ اُمید چھِ تُہۍ ٲسِو سأری ٹھیٖک پانٛژَن سٹیٹَن ہُنٛد ناو چھُ جموں اینٛڈ کَشمیٖر جارکھنٛڈ چھِ اُتراکھَنٛڈ چھِ مٔدھیہ پَردیش چھِ سِکِم چھِ تامِل ناڈوٗ چھِ بیٚیہِ ہسا چھِ کیرالہ